اسہِ حظ چھِ پَننِس گَھرَس منٛز لایبرٛیری پَننِس ٹاونَس منٛز لایبرٛیری یہِ أسۍ أسۍ چھِ واریاہ شُ ٲں خۄش کہِ ٲں مےٚ اوس واریاہ شوق کہِ اسہِ گژھ آسٕنۍ لایبرٛیری مگر اسہِ چھِ تھٲومٕژ پَننِس گھرَس منٛز لایبرٛیری یِیتہِ بہٕ ہیٚکان چھیٚس پَننہِ بُکہٕ آرام سان پٔرِتھ یہِ مےٚ پَرُن چھُ آسان یَتھ مےٚ اِنٹرٛسٹہٕ چھیٚس تھاوان تِم بُکہٕ چھیٚس بہٕ تُلان تہٕ پَران چھیٚس ٲں زَن چھِ اسہِ یِتھ پٲٹھۍ آسان فاونٛڈیشَن آف فاینانٕس بہٕ چھیٚس گژھان تہٕ کَڑان چھیٚس تہٕ کَران چھیٚس تَمِچۍ ٲں ریٖڈِنٛگ کَران تَمہِ بُکہِ ہِنٛز پَران سَمجھان چھیٚس سُے اَتھ منٛز کیٛاہ چھُ گژھان اَتھ منٛز چھُ زَن یِوان فاینانشَل منیجمیٚنٛٹ چھُ یِوان ٹایِم ویلیٛوٗ آف موٚنی چھُ یِوان ویلویشَن آف سِکیٛورٹی چھُ یِوان رِسِک اینٛڈ رِٹٲرٕن چھِ یِوان بیٛاکھ بُک چھیٚس تُلان یِتھٔے کٔنۍ پَران چھیٚس چھُ یِوان مارکیٚٹِنٛگ منیجمیٚنٛٹ تَتھ منٛز چھُ یِوان پرٛایزِنٛگ ڈیٚسِجَن ٲں یہِ ٲں اَتھ منٛز چھُ یِوان اوٚبجیٚکٹِوٕز اینٛڈ میٚتھَڈٕز آف پرٛایزِنٛگ ٲں پرٛایز ایٚڈجیٚسٹمیٚنٛٹ سٹریٹٕجیٖز ریٚگولیشَن آف پرٛایزِز یِتھٔے کٔنی چھیٚس بہٕ پَران مےٚ چھُ بَڑٕ شوق بہٕ پَرٕ ہا یِم بُکہٕ بہٕ کَرٕ ہا یِہُنٛد نوٛالیج کَرٕہا بہٕ گین کَرٕ ہا بہٕ یہِ پَرٕ ہا بہٕ ٲں بیٚیہِ چھُ اسہِ یِوان ٲں فاینانشَل مَنیجمیٚنٛٹ اَتھ منٛز چھِ یِوان لانٛگ ٹٔرٕم فاینانٕس اسہِ کٕم کٕم لانٛگ ٹٔرٕم فاینانٕس چھِ ٲں اَتھ منٛز چھُ یِوان زَن سورٕس آف لانٛگ ٹٔرٕم فاینانٕس کیٚپٹِل مارکیٚٹ لیٖز فاینانسِنٛگ پرٛوجیٚکٹہٕ فاینانسِنٛگ اِنٹَرنیشنَل بِزنیٚس فاینانٕس یِتھٔے کٔنۍ یِم چھِ بُکَن منٛز یِوان اَتھ چھِ یِوان یِم یوٗنٹٕز پَنٕنۍ پَنٕنۍ یِوان اسہِ کیٛاہ کَرِ خۄش کَرُن تَمہِ حِسابَس منٛز چھیٚس بہٕ تِم پَران بہٕ چھیٚس واریاہ ٲں مےٚ چھِ واریاہ خۄش کَران یِم چیٖز پَرٕنۍ بیٚیہِ چھِ منیجمیٚنٛٹ آف ؤرکِنٛگ کیٚپٹِل أسۍ کِتھ پٲٹھۍ کَرو پَنُن مینیج وٕرکِنٛگ کیٚپٹِل تَتھ حِسابَس منٛز چھِ أسۍ پَران آرام سان مےٚ چھِ یِم چیٖز کَران وۄنۍ خۄش پَرٕنۍ تَتھ مَنٛز چھُ یِوان ؤرکِنٛگ کیٚپٹِل کیش مَنیجمیٚنٛٹ اِنویٚنٹرٛی منیجمیٚنٛٹ رِسیٖویبٕل مَنیجمیٚنٛٹ یِوان یا ہَر کانٛہہ چیٖز چھُ یِوان یُس بہٕ ہیٚکان چھیٚس آرام سان کٔرِتھ یِم اَمہِ چیٖزٕ یہِ چیٖز مگر یہِ بہٕ چھیٚس وَنان لایبرٛیری گَژھہِ آسٕنۍ اَتھ منٛز چھِ واریاہ آسان گژھان پانَس پَرنَس منٛز کیٚنٛہہ تہِ دِقت آسہِ پَرنَس منٛز اِنسان گوٚو لایبرٛیری مَنٛز تھٲوِنۍ تَتیٚتھ بُکہٕ تُج تہٕ کٔر ریٖڈِنٛگ تمہِ بُکٕچ یی چھیٚس بہٕ وَنان